سلامُن علیکُم آ تُہۍ چھِو حظ ییٚتہِ فٕلڈ آفِسہٕ پٮ۪ٹھ حظ آ مےٚ اوس عرض حظ یَتھ اوس مَکانَس حظ گوٚمُت ڈٮ۪میج حظ یُس اوترٕ پٔتۍمہِ لٹہِ سُہ سہلاب آو نہٕ حظ تہٕ اَتھ اوس مَکانَس حظ اَتھ اوس کرٛیک حظ گوٚمُت تہٕ تَمہِ خٲطرٕ حظ اوس تۄہہِ سَمکھُن حظ تھوڑا اَتھ اِمداد ما گژھِ ہے حظ کرٛیک حظ اہَن حظ اۭں اَہَن حظ اَہَن حظ آچھا صُبحَن سَمکھِو حظ تُہۍ حظ مےٚ چلو شُکریہ حظ